سلام علیکم بیا تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ مےٚ حظ اوس یہِ مٔٹیٖریَل کیٚنٛہہ ضوٚرَتھ بہٕ حظ چھُس یَتھ اٮ۪س اٮ۪س بی خٲطرٕ پرٮ۪پریٚشَن کَران

آ ٹھیٖک حظ چھُ مےٚ ؤنۍ تو یہِ تُہۍ یِم نوٹٕس چھِو نا تَتہِ تھٔٲے مٕتۍ یِم کٕمو چھِ کٔرۍ مٕتۍ یہِ تَیار اَتہِ مِٹیٖریَل اہن حظ آ پیٚپَر تہِ چھُ ایولیبل آ ٹھیٖک حظ چھُ تۄہہِ چھو پاے مےٚ اوس اَتھ حظ جوٗنیر ایٚسِسٹ خٲطرٕ کوٚرمُت ای۪پلاے تہٕ وۅنۍ چھو پاے مےٚ ووٚن تٔمی دوٚپُن نُہۍ گژھِو سر سید گیٹس پٮ۪ٹھ چھِ تتہِ یِتھ کٔنۍ یہِ زِراکٕس وول تٔمِس چھِ سُے مٹیٖریل ایویلیبٕل تِم حظ چھِ پرٛیٖویس پیپٲرٕس تہِ پَتہٕ دِیُت پَتہٕ دیُت مےٚ تِم وٕنۍ نمبر تہِ تُہُنٛد دوٚپُن

اہن حظ آ اہَن حظ آ ٹھیٖک حظ چھُ شُکریہ تیٚلہِ کَرو أسۍ کٲم أسۍ یِمو مےٚ چھِ فرٛینٛڈ تہِ اَسہِ چھُ دۄن ترٛٮ۪ن میٹیٖریل ضوٚرَتھ اَہن حظ آ ٹھیٖک ٹھیٖک حظ چھُ شُکریہ شُکریہ شُکریہ سلام علیکُم